ہیٚلو اسلام علیکُم مےٚ حظ چھُ فیٖوَر بیٚیہِ چھُ مےٚ یہِ زُکامہٕ مےٚ ؤنِو حظ اَتھ کیٚنٛہہ علاج زُکام بیٚیہِ چھُ تھوڑا فیٖوَر اَچھا بیٚیہِ

اَدٕ حظ ٹھیٖک حظ چھُ شُکریہ اسلام علیکُم